گیمو سۭتۍ چھِ مِلان واریاہ فٲیدٕ أکِس انسانس ییٚلہِ انسان چھُ گیم گِنٛدان انسان چھُ صحت مند روزان بیٚیہِ ہر کٲنٛسہِ انسانس گژھِ آسُن گیم لایفہِ ہُنٛد زندگی ہُنٛد حصہٕ تِکیٛازِ واریاہ واریاہ واریاہ مطلب غلط کامٮ۪ن نِش چھ بچان ییٚلہِ گیم چھِ آسان زندگی ہُنٛد حصہٕ بیٚیہِ چھِ گیمو سۭتۍ اکھ انسان چھُ گیمو سۭتۍ ٹھیٖک روزان مطلب جسمٲنی کتھ اگر کرو سُہ چھِ ٹھیٖک روزان سُہ انسان یُس ییٚمۍ گیم چھِ آسان بنٲمٕژ پننہِ زندگی ہُنٛد حصہٕ